مےٚ اوس سؠٹھاہ شوق بہٕ ہیٚچ ہا وونُن بِنیَان وونٕنہِ مگر یہِ مےٚ اوس نہٕ زِیادٕ خاص ٹایِم تہِ یِوان کِہیٖنۍ کیازکہِ یُس بنان چھےٚ ونان تٔمِس چھُ پَگاہ سۄ اَصٕل چیٖز تَگان پَتہٕ بَناوٕنۍ سۄ چھِ بَناوان سُہ اِنسان چھِ بَناوان کَم کَم چیٖز پَننہِ اَتھٕ بِنیان چھِ بَناوان ٹوپہِ چھِ مَفلَر چھِ موزٕ چھُ بیگ چھِ ہیٚکان سُہ بَنٲیِتھ مطلب پنٛنِس لایَق چھِ اَصٕل کیٛازِکہِ اَتھ چھُ پَتہٕ فارؠن کَنٹریَن منٛز فارِنَس منٛز چھِ اَتھ سؠٹھاہ کیٛازِ سُہ چھِ اَتھٕ سۭتۍ یِوان بَنان سُہ چھُنہٕ مِشیٖن ہِنٛدۍ ذٔریعہِ آسان کینٛہہ مِشیٖن ہِنٛدۍ ذٔریعہِ تہِ چھُ یِوان مَگَر بہٕ آسس یَژھان اَتھٕچ وونُن بَناوُن تہٕ وۄنۍ چھَس بہٕ کَس کَران أکِس وَیٚسِہ نِش تہِ تہٕ بیٚیہِ چھَس بہٕ أکِس منٛزٕ یوٗٹیوٗب چَنلَن پؠٹھ تہِ وٕچھان آسان کِتھ پٲٹھۍ چھِ یِم وُونان مےٚ سؠٹھاہ شوق بہٕ کَرٕ ہا فیوٗچَرَس منٛز بہٕ ہیٚکہٕ یِنہٕ وٲلِس وَکھتَس منٛز لَگہِ ہا مےٚ سُہ پانہٕ سُے ضوٚرَتھ